اگر أسۍ آزتام کَتھ کرو آزتام چھِ اَسہِ واریاہ چیٖز أنۍ مٕتۍ آنلایِن تہِ چھِ اَسہِ أنۍ مٕتۍ یاں اِتھ کٔنۍ دُکانَن پؠٹھ تہِ چھِ أنۍ مٕتۍ مَگَر اَگَر حال حالٕچ کتھ کرو حالس منٛزٕے أنۍ اَسہِ اکھ گٔر اکھ یتھ منٛز نٕہ یتھ حٕظ ناو چھُ فایَر بولٹہٕ نِنجا یُس یہِ سماٹ واچ چھِ یُتھ کال مےٚ پازٹِو رِوِوَن ہٕنٛز کتھ کرو یہِ چھُ اکھ واریاہ اصٕل گٔر اوٚوَرآل پٔرفارمؠنٛس چھِ ایٚمسہٕ امِچ واریاہ اصٕل یُس امِچ بیٹری چھِ اتھ چھُ واریاہ اصل ٹایم نیران تمہِ پتہٕ اگر أسۍ کتھ کرو چارجِنٛگ ہِنٛز یہِ چھِ واریاہ جلدی چارٕج گژھان زیادٕ ٹایم چھ نہٕ یہِ نِوان چارٕج گژھنَس کینٛہہ تمہِ پتہٕ اگر أسۍ ڈسپٕلے یِچ کتھ کرو امیُک ڈسپلے چھُ واریاہ اصل یُس حٕظ سانؠن أچھن خٲطرٕ واریاہ مُفیٖد چھُ تمہِ پتہٕ اگر أسۍ کتھ کرو یُس امیُک وَزن چھُ عام گرِ باسان نرِ منٛز گوٚبہِ یِمو سٕن پتہٕ مُشکِل چھِ پیش یِوان برونٛہہ کُن مَگَر اَگَر ییٚمہِ گرِ ہٕنٛز کتھ کرو یہِ چھِ واریاہ لوٚژ گٔر یہِ زیادٕ گوٚب چھَنہٕ باسان کینٛہہ لایِٹ ویٹ گٔر

تِمَن پؠٹھ چھِ یہِ اکھ ٹریک تھاوان ییٚمہِ سۭتۍ زَن أسۍ اکھ دۄہ روزمَرا زِندگی منٛز چھِ أسۍ اکھ چیٖز ہؠکان کٔرِتھ أسۍ چھِ پننہِ ہیلتَھس پؠٹھ نَظَر ہؠکان تھٲیِتھ سون مَطلَب ہاٹ ریٹ چھِ یہِ میجَر کران بٕلَڈ پریٚشَر یہِ چھِ اؠمرجٮ۪نسیٖ چیٖزن نِش اؠمرجنسی ٹایمن پؠٹھ چھِ یہِ واریاہ اکھ ضروٗری چیٖز تمہِ پتہٕ اَصٕل اکھ رِوِو وٕچھو أمیُک سُہ چھُ یُس یہِ پروڈکٹہٕ چھُ کَنیٚکٹِوٹی واریاہ اَصٕل یہِ چھِ ہؠکان زٕ میٖٹر ژور میٖٹر پانٛژھ میٖٹر دوٗر تہِ فونَس سۭتۍ کَنیٚکٹہٕ روٗزِتھ کَنیٚکٹِوِٹی اِشوٗ چھُ نہٕ اَتھ یِوان تیُتھ زیادٕ کینٛہہ بیٚیہِ اکھ اصل فیٖچر چھُ امیُک یُس گوٚو امہِ پؠٹھ ہؠکو أسۍ فون کٔرِتھ یُس حٕظ آز ایٖزی چھُ گژھان فون کَنس نِش رَٹنہٕ بَجاے چھِ ہؠکان أسۍ آرام سان گَرِ پؠٹھ فون رِسیٖو کٔرِتھ فون تُلِتھ تمہِ پَتہٕ اگر أسۍ بیاکھ کَتھ کَرو أسۍ ایٚمَرجَنسی ایلٲٹ اَکھ چھِ أسۍ ترٛاوان یہِ أمِس اگر أسۍ کُنہِ ساتہٕ خۄدا رٔچھِنۍ کُنہِ ایٚمَرجَنسی منٛز آسو أرجَنسی منٛز آسو تمہِ ساتہٕ چھِ کَتان یہِ سٲنۍ یہِ گٔر چھِ کَران کٲم یہِ چھِ ترٛاوان اَکھ ایمَرجَنسی ایلٲٹ سانؠن نزدیٖکی دوستَن باقٕے چھِ اگر أمِچ قۭمتٕچ کَتھ کَرو أسۍ مَطلَب سٹوٗڈنٛٹ چھُ سٹوٗڈنٛٹَس خٲطرٕ چھِ واریاہ اکھ اصل چیٖز امیُک قۭمَتھ تہِ چھُ نہٕ زیادٕ تیوٗت کینٛہہ یہِ چھِ رۄپیَن دۄن ساسن یہِ گٔر یِوان آنلایٕن تہِ یا اگر أسۍ دُکان پؠٹھ تہِ اَنو دۄن ساسَن رۄپیَن ہؠکو أسۍ یہِ گٔر أنِتھ یتھ پؠٹھ زَن امِکۍ واریاہ فٲہِدٕ چھِ یہِ چھِ أکِس بہٕ کَرٕ بہٕ وَن یی زِ مطلب یِم سٹوٗڈنٛٹ چھِ تِہنٛدِ خٲطرٕ چھِ یہِ واریاہ اکھ اصٕل گٔر ناو وَنہٕ بہٕ بیٚیہِ اَمیُک اکہِ پھِرِ اَتھ چھُ ناو فایَر بولٹہٕ نِنجا یہِ ہیٚکِو تُہۍ آنلایِن تہِ أنِتھ یہِ ہیٚکِو تُہۍ آفلاین تہِ أنِتھ بہٕ چھُس اَتھ وَنان یہِ چھِ واریاہ اَکھ اَصٕل گٔر